کٔشیٖرِ منٛز چھِ واریاہ ہٮ۪لٕتھ ہٮ۪لٕتھ سٮ۪نٛٹٲرٕس ہاسپِٹَل کِلنِک چھِ فَرماسیٖز چھِ کوٚمِنِٹی ہٮ۪لٕتھ سٮ۪نٛٹٲرٕس چھِ ییٚتہِ چھِ واریاہ خاص کر کہِ سرینگر شَہرَس منٛز خاص کَر کہِ سرینَگر شہرِ خاصَس منٛز چھِ واریاہ زیادٕ کہِ ییٚتہِ چھُ ہٮ۪ڈوُن ہَسپَتال چھُ کیٛاہ چھِ اَتھ وَنان ییٚتہِ چھِ کَمپوڈَر چھِ نیٚبرٕ کَنٮ۪تھ مطلب کَمپوڈَر چھِ مطلب تھوڑا پَکو تہٕ اَکھ کَمپوڈَر تھوڑا پَکو بیٚیہِ برٛونٛٹھ تہٕ بیٛاکھ کَمپوڈَر تہٕ کَمپوڈَر چھِ ییٚتہِ ہَسپَتال چھُ ییٚتہِ ہٮ۪ڈوُن ہَسپَتال چھُ بیٚیہِ چھِ کیٛاہ چھِ اَتھ وَنان باقٕے باقٕے یِم پرٛٲنۍ لُکھ ٲسۍ تَمہِ وِزِ ٲسۍ نہٕ کَمپوڈر کیٚنٛہہ تَمہِ وِزِ ٲسۍ نہٕ تِم چیٖز کیٚنٛہہ تَمہِ وِزِ ٲسۍ پھَشہٕ گٔرۍ تَمہِ وِزِ ٲسۍ ییٚتہِ آسان تِم ٲسۍ مطلب دِوان اَکھ سُہ آیُرویدِک دَوا دِوان تَمہِ سۭتۍ ٲس گَژھان فَرق تِم چھِ بیٚہوان ییٚتہِ وٕنہِ واریاہَن جایَن تہٕ تِم چھِ کَران عٮ۪لاج تِمَن چھِ وَنان پھَشہِ گٔرۍ تہٕ بیٚیہِ کیٛاہ چھِ اَتھ وَنان ییٚلہِ تہِ ییٚتہِ کانٛہہ بٮ۪مار چھُ آسان تٔمِس چھِ پَتہٕ سٲری رِشتہٕ دار گَژھان خبرٕ خاص کَر چھِ ییٚتہِ سٲری گَژھان کوٚت ہٮ۪ڈوُن ہَسپَتال ہٮ۪ڈوُن ہَسپَتال چھِ گَژھان مٮ۪کسِمَم چھِ گژھان ہٮ۪ڈوُن ہَسپَتال تٔتی کَرناوان عٮ۪لاج تہٕ کیٛاہ چھِ اَتھ وَنان بیٚیہِ رِشتہٕ دار وِشتہٕ دار تہِ یِوان تور وٕچھان پٕچھان نظر گُزَر ہُہ یہِ تہٕ بیٚیہِ ییٚلہِ کووِڈ گوٚو تہٕ أتھۍ ہٮ۪ڈوٕنۍ ہَسپَتالسٕے منٛز تھٲوِکھ کووِڈ پیشنٛٹ گوٚو تِہِنٛدِ خٲطرٕ تھووُکھ الگ واڈ الگ سایڈ اَکھ ہاسپِٹَلُک سُہ تھووُکھ تِہِنٛدے یوت خٲطرٕ تور ٲسۍ نہٕ اٮ۪لو کَران باقیَن لوکلَن کیٚنٛہہ کہِ تُہۍ گٔژھِو اور بیٚیہِ بیٚیہِ یُس یہِ ہَسپَتال چھُ اَتہِ چھِ دہ رۄپیہِ پٮ۪وان ٹِکَٹ ژَٹٕنۍ تہٕ باقٕے ڈاکٹَر واکٹَر چھِ پَتہٕ اَتہِ وٕچھان تہٕ بیٚیہِ دَوا چھِ اَتہِ آسان مگر کُنہِ ساتہٕ چھُنہٕ کانٛہہ دَوا نیران یِمَن اَتہِ کیٚنٛہہ پَتہٕ چھِ یِم وَنان دَپان چھِ ہے تُہۍ گٔژھِو نٮ۪بر تامَتھ تہٕ أتھی رٔٹِو یہِ دَوا تہٕ بیٚیہِ چھِ ییٚتہِ اٮ۪مبُلٮ۪نٛسہٕ تہِ چھےٚ یِمَن اٮ۪وٮ۪لیبٕل یِمَن چھِ فون کَران یِم چھِ واتان تہٕ مگر تِم گٔژھ آسنہٕ بیٚیہِ زیادٕ بیٚیہِ چھِ اور یِوان گامو پٮ۪ٹھ تہِ یہِ یہِ لُکھ سرینَگرٕکۍ تہٕ شہرِ خاصٕکۍ لُکھ چھِ اور گَژھان مگر تہٕ کیٛاہ چھِ اَتھ وَنان گامٕکۍ تہِ چھِ اور یِوان تہٕ باقٕے یۄس کٲم گٔیہِ کووِڈَس دوران تَمہِ ساتہٕ ٲسۍ ڈاکٹَر آسان اَتہِ دۄہَس راتَس بیٚیہِ ٲسۍ آسان باقٕے نَفَر تہِ یِم نَظر گُزر ٲسۍ تھاوان بیٚیہِ اوس باقٕے یِمَن ٲسۍ وٕچھان سارنی اَصٕل پٲٹھۍ تہٕ پیشنٛٹ تہِ ٲسۍ روزان واریاہ زیادٕ خوش